گاڑین منٛز چھ گژھان پروبلِم تَتہِ چھُ آسان مطلب اوٚورلوڈِنٛگ چھ آسان گاڑین منٛز تَتہِ چھِ لیٚڈیٖزَن گژھان پروبلِم مطلب یِمن چھ بیٚیہِ چھِ یِم باقین پریوٹ کِمپنِیَن منٛز کران کٲم یِمن چھِ دِوان واریاہ کَم سیلری مَگر یِم چھِ سیلری اَتھ سیلری کَم سیلری پٮ۪ٹھ تہِ جاب کران یِمن چھُ نہٕ آسان زیادٕ خرچہٕ تہِ کِہِنۍ یِمن چھِ تِم مطلب اکھ کٲم تہِ کَرناوان زیادٕ بیٚیہِ چھکھ سیلری دِوان واریاہ کَم